السلام والیکم ورحمۃ اللہ وبرکاتہ آزٕ ونہو بہٕ پننِس أکِس پروڈکٹس متعلِق سُہ چھُ فون مےٚ اوس اوٚنمُت ریٚڈ می یُک فون اکھ ؤری برونٛٹھ مگر سُہ دراو نہٕ اصٕل کینٛہہ کیاز کہِ تتھ چھُ بیٹری پِک اپ تہِ واریاہ کم بییٚہِ چھُ نہٕ سُہ سہل مہل چارٕج گژھان کینٛہہ بییٚہِ چھُ سُہ منٚٹہٕ پتہٕ منٚٹہٕ ہیٚنگ گژھان بییٚہِ چھُ تتھ یۄس تتھ باڈی یوز چھِ کٔرمٕژ سُہ چھنہٕ ٹھیک کینٛہہ کیازِ کہِ سُہ چھُ اگر سُہ تھوڑا پیٚیہِ تہٕ تتھ چھِ باڈی تمی سۭتۍ پھٕٹن بییٚہِ چھُنہٕ تتھ سُپیکر تہِ کٲم کران نہ چھُ تتھ کیمرا سیٚود